وعلیکُم سَلام اچھا اچھا بہٕ لٔجِس تھوڑا آوُر پَہمَتھ اَسہِ ٲس گَرِ تھوڑا فَنٛگشَن بہٕ ٲسٕس تٔتھی سۭتۍ تۄہہِ چھُ آ تۄہہِ شوٗروٕ سُہ اَصلی اَننون نمبر چھِنہٕ تُلان کِہیٖنۍ بیٚیہِ ٲسۍ مےٚ تھوڑ آوریٛار پَہمَتھَ تمی کِنۍ یادٕ نہٕ حظ چھُنہٕ روزان کیٛاہ کَرو مےٚ حظ چھِ پَے غلطی چھِ سٲنی وۄنۍ کیٛاہ حظ کَرو ؤنِو تُہۍ وۄنۍ کٔرِو اَتھ یہِ تہٕ اَتھ کوٗتاہ چھُ مےٚ بِل آمُت تیٖتِس تیٖتِسَے مےٚ نوٚوٕے فون یی فون بہٕ بہٕ کَتہِ کَرٕ یوٗتاہ بِل پے تُہۍ ؤنۍزیو مےٚ گۄڈَے اَمیُک مگر یہِ چھُنَہ زیادٕ رَقم اَتھ کیٛاہ چھُو تۄہہِ یوٗتاہ لوگمُت اَتھ چھِ ییٖژاہ بِل آمٕژ

مےٚ حظ چھِنہٕ باسان بہٕ ہٮ۪کہٕ پے کٔرِتھ تیٚلہِ رٔٹِو أتی تہٕ تُہی رٔٹِو یہِ فون مےٚ ییٖتِس نوٚو فون یِیہِ ییٖتیٛاہ آز چھِ خانٛدر سیٖزن چَلان کَم خرچہِ چھا گژھان رِشتہٕ دارَن چھِ پٮ۪وان کَم پونٛسہٕ وَرتاو کَرٕنۍ نہ اگر تُہۍ کَم کٔرِو اَتھ کیٚنٛہہ تہٕ تیٚلہِ ما نِمہٕ بہٕ مگر یِتھ کٔنۍ مےٚ چھُنہٕ باسان وۄنۍ ہٮ۪کہٕ بہٕ تیٚلہِ أنِتھ تیٚلہِ چھُ یہِ بیٚیہِ دۄن ترٛٮ۪ن رٮ۪تن تام أتی تھاوُن یِم چھِ مےٚ سۄمبراوٕنۍ ییٖتیٛاہ پونٛسہٕ موٚضوٗرۍ تہٕ یہِ تہِ چھِ گرِ کیٛاہ کَرٕ بہٕ تُہۍ کٔرِو تیٚلہِ اَکھ چیٖز کٲم تُہۍ رٔٹِو اَتھ یِنہ اِنَسٹالمٮ۪نٹَن منٛز اَکی ساتہٕ ما ہٮ۪کو بہٕ دِتھ تۄہہِ پونٛسہٕ کِہیٖنۍ کٔرِو حظ وۄنۍ اَتھ کوٗتاہ گژھِ اِنَسٹالمٮ۪نٛٹ اَکھ اَکھ

دۄن منٛز حظ چھِ زیادٕ گَژھان دۄن تہِ چھِ مےٚ زیادٕ گَژھان درٛۄجر حظ چھُ واریاہ مارکٮ۪ٹَس منٛز تُہۍ وُچھِو سَبزی کۭتِس چھِ لگان اَسہِ چھُ سورُے پٮ۪وان مٔلۍ اَنُن تَوَے تہِ چھَس نا بہٕ وَنان تُہۍ کٔرِو مےٚ کیٚنٛہہ اِنسٹالمٮ۪نٛٹن منٛز اگر بہٕ ژور اِنَسٹالمٮ۪نٛٹ دِمو تۄہہِ مےٚ گژھِ سہوٗلِت تَمہِ سۭتۍ ترٛےٚ کوٗتاہ چھُ مےٚ پَتہٕ گژھان أکِس أکِس اِنَسٹالمٮ۪نٛٹَس اَچھا وَنان ٲسِو حظ اَن پڑس کَتہِ حظ چھِ سَمٕجھ یِوان یِم چیٖز اَن پڑس حظ چھُ کَم سمٕجھ یِوان آز حظ چھِ سارنی اَن پڑن بَڑِ بٔڑۍ بٔڑۍ فون دِتمٕتۍ گرِ یِمو شُریو

اَدٕ حظ ٹھیٖک چھُ تیٚلہِ بِہِو حظ خۄدایس حوال